ییٚلہِ گاو چھِنَہ پرٛٮ۪سان ییٚلہِ با نوٚو بَچہِ چھِ زِوان گایہِ کانٛہہ چاہے سُہ ملب وۄژھ آسہِ یا وۄژھٕر آسہِ گۄڈنِچ أسۍ تٔمِس یُس یَس پَنٕنۍ اَسہِ ٹے کِیر چھِ تٔمِس أسۍ کَران گۄڈنٮ۪تھٕے چھِ أسۍ تٔمِس مطلب پَلو وَلان موٹ پَہَم پَلو والان کیٛازِکہِ أمِس گژھِ نہٕ تۭر لَگٕنۍ أمِس بیٚیہِ چھِ تھاوان پَتہٕ اَلَگ کُن پَہَم کیٛازِکہِ یہِ چھُ آسان واریاہ ٲیُل بیٚیہِ چھِ تٔمِس گۄڈنٮ۪تھٕے گۄڈنٮ۪تھ ہٮ۪کو نہٕ تٔمِس أسۍ گۄڈنٮ۪تھٕے قوم کوٚش دِتھ مطلب اَنِمہٕ دِتھ أسۍ چھِ گا گٲو دِوان عام طور پر اَنِمہٕ چھِ دِوان کوٚش دِوان فیٖڈ واریاہ وغیرہ چھِ دِوان گۄڈنٮ۪تھٕے ہٮ۪کو نہٕ أمِس نٔیِس بَچَس دِتھ کوٚم کوٚش کینٛہہ نہ ہٮ۪کہوس اَنِمہٕ دِنِتھ گۄڈنٮ۪تھٕے چھِ أمِس وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ اوٚبژوٚم وارٕ وارٕ وارٕ وارٕ دۄہَس منٛز ترٛاوان چھِ یہِ گاے نِش چَوان چھِ تٔمِس دۄدٕ پانٛژَن مِنٹَن دَہَن مِنٹَن پانٛژَن مِنٹَن دَہَن مِنٹَن پَتہٕ وارٕ وارٕ وارٕ وارٕ یوٚتانۍ عادَت عادَت عادَت چھِ گژھان ییٚمہِ ساتہٕ تہِ أسۍ أمِس چھِ أسۍ دۄہَس منٛز لگ بگ دِوان ترٛیٚیہِ لَٹہِ ژور لَٹہِ ترٛاوان چھِ یہِ گایہِ نِش أسۍ چٮ۪وان چھِ یہِ پَنُن سَب دۄد چھِ چٮ۪وان پَتہٕ وارٕ وارٕ وارٕ وارٕ رٮ۪تھ زٕ مَر ترٛےٚ مَر چھِ گژھان شیٚیہِ رٮ۪تہٕ باد چھِ أمِس وارٕ وارٕ وارٕ عادَت کَران پَتہٕ ژۄچَن مطلب آسان چھِ ژۄچہِ کینٛہہ یا بَتہٕ چھِ آسان مطلب ہُہ اَنِمہٕ چھُ آسان وارٕ وارٕ وارٕ وارٕ چھِ أمِس وارٕ وارٕ وارٕ أمِس چھِ دِوان گَژھان چھِ أمِس پَتہٕ عادَت تہٕ البتہ گۄڈٕنٮ۪تھ چھِ أمِس گۄڈنِچ ٹیک کیر چھِ آسان أمِس گۄڈنٮ۪تھ یِہے کہِ أمِس چھِ ماجہِ ہِنٛدٕے دۄد دِوان بیٚیہِ چھِ أمِس یِم پَلوَن تَل تھاوان ؤلِتھ کیٛازِکہِ تۭر گژھن لَگن أمِس بَچَس بیٚیہِ چھِ أمِس بَچاوان کَران کہِ کانٛہہ گژھِ نہٕ أمِس لَتھ لَگاوٕنۍ کیٛازکہِ ؤسۍ گژھِ نہٕ پیون زَخمٕتۍ کیٛازِ یہِ چھِ آسان اویُل واریاہ تہٕ یہِ چھِ أمِس آسان گۄڈٕنچ ٹیک کِیَر ہَسا